بِسمِ اللّٰهِ ٱلرَّحمٰنِ الرَّحِيمِ کشمیٖرکشمیٖر چھُ یِوان ریشَن ہُنٛز سَر زمیٖن مانہٕ شیخ حم شیخ حمزہ مخدومی سٕنٛز زِیارَت چھِ تُجَر شَریفَس مَنٛز تُجَر شَریفَس مَنٛز بیٚیہِ یُس اَسہِ یہِ پَنُن گام بُماے چھُ ییٚتہِ چھُ ییٚتہِ چھُ سید فَتح اللہ قادری کَشمیر یُس زَن شاہ ہمدانَن سَتَن ہَتَن سادَاتَن سۭتۍ پانَس سۭتۍ یور اونمُت اونمُت چھُ ختلان پٮ۪ٹھہٕ تہٕ ییٚتہِ چھِ اَسہِ ٹَنگ گُلمَرگہٕ بابا رِشی ہٕنٛز زِیارَت یُس زَن بَڑٕ مشہور چھُ یور لُکھ جو دَر جو گَژھان چھِ ییٚتہِ چھِ اَسہِ بابا شُکر دین اَکھ زِیارَت اَکھ تَقریبن تَقریبن یِم تہِ وونکٮ۪س زِیارتہٕ چھِ پرٮ۪تھ کُنہِ گامَس مَنٛز چھِ یِم زِیارتہٕ یا ٹاونَس مَنٛز چھِ یِمَن اور چھِ لُکھ بَڑٕ عقیدَت تہٕ احترام سان گَژھان تہِ کیازِ اُمَن چھِ پَنٕنۍ پَنٕنۍ مقاصدِ عبادَت کَران تَتہِ لُکھ لُکھ خۄدایَس مَنگہٕ مَنگہٕ کَران کَران تہٕ یِمَن نہ سا چھِنہٕ کانٛہہ تہِ رُکاوَٹ اور گَژھنَس مَنٛز یِتھے کَن چھِ ییٚتہِ چھِ شِیا بَرادٕری چھِ تِمَن چھِ تِمَن چھِ پَنُن پَنُن اِمام باڑا اِمام باڑَن مَنٛز چھِ تِم گَژھان تِم چھِ تَتہِ عقیدَت تہٕ احترام سان گَژھان احترام سان گَژھان اور تِمَن تہِ چھِنہٕ اَتھ مَنٛز کٕہٕیٖنۍ تہِ رُکاوَٹ گٔژ گَژھَنَس مَنٛز یِتھے کَن ہَسا چھِ ییٚتہِ ٹیمپٕلز ٹیمپٕلز ٲسۍ واریاہ ٹیمپٕلز کیونکہِ وَ وَقتٕچہِ یُس زَن یُس زَن سُہ یُس زَن وَقت گُزَرنَس سۭتۍ یُس زَن ییٚتہِ اکھ پیرڑا اکھ آو نَمتُک تَتھ مَنٛز گٔے کٲما کیاہ یِم زَن ہِندو بَرادٔری ییٚتہِ درایہِ تہٕ تٕمو تِہندِ نٮ۪رنہٕ سۭتۍ گٔے کٲما واریاہ ٹیٚمپٕل یِم زَن گامَن مَنٛز ٲسۍ یِمو مَنٛز تِم روزان ٲسۍ تِم رودۍ نہٕ پَنِس تَتھ اصل حِسابَس مَنٛز کِہیٖنۍ اَلبَتہٕ وۄنۍ یِم کینٛہہ اَہَم ٹیٚمپٕل چھِ یِم زَن گورمٮ۪نٹَن پَننِس نِگاہے داشَس مَنٛز نِمٕتۍ نِمٕتۍ چھِ نِمٕتۍ چھِ تور چھِ ونہِ تہِ سُہ بَٹہٕ یُسے یُسے یِوان یوٚر کٔشیٖر تہٕ یُس بارہمولہَس مَنٛز وۄنۍ چھِ تِمَن جایَن گَژھان یِتھے کَنۍ چھِ ڈِفرَنٹ مِیٛزِ مِیٛزِیَمٕز چھِ ڈِسٹرٕک بارہمولہَس مَنٛز ییٚتہِ لُکھ تِمَن مِیوٛزیَمَن مَنٛز گَژھان چھِ یِتھے کَنۍ چھِ یِتھے کَنۍ چھِ ییٚتہِ چھِ نیچرَِل فیچٲرٕس چھِ واریاہ ڈِسٹرک بارہمولہَس مَنٛز اَگر أسۍ وُچھو سُہ ٹو ٹیورِزٕم ٹیورِزٕم خٲطرٕ چھِ واریاہ واریاہ فیلڑ ڈِسٹرک بارہمولہَس مَنٛز تِم نیچرَل بِیوٹیٖز بِیوٹیٖز چھِ بِیوٹیٖز چھِ ییٚتہِ لوکَن لوکَن لوکَن ایکسَس چھِ واریاہ تہِ کیازِ تِم چھِ تِم چھِ تِمَن جایَن گَژھان گَژھان تہٕ تِمَن جایَن ہُند تِمَن جایَن ہُند لُطف اُٹھاوان اور بیٚیہِ چھِ یِم زَن سکول سکول بَچہِ چھِ سکول بَچہِ تہِ چھِ یِمَن جایَن یِمَن پملیسَن یِمَن پملیسَن پٮ۪ٹھ گَژھان دِفرَنٹ زِیارتَن پٮ۪ٹھ گَژھان اور تِم چھِ تِم چھِ اَکھ ایکسکَرشَن کَران تور بیٚیہِ چھا وَنُن کیٚنٛہہ